اَسہِ چھُ ڈِسٹِرٛک گاندَربَلَس منٛز سارویو کھۄتہٕ اَکھ بٔڑ پرٛابلِم أسۍ ڈیلی أسۍ فیس چھِ کَران سُہ گوٚو مین مارکیٹَس منٛز ٹرٛیفِک جام روڈٕز چھِ یُس وایڈٕنِنٛگ اَسہِ چَلان چھِ روڈَس اَتھ گوٚو اَکھ دُنیا اَکھ ٹایم مگر سُہ چھُنہٕ اَسہِ تیوٗتاہ پَکان بروںٛٹھ کِہیٖنۍ یُتھ وۄنۍ سُہ پَکُن گوٚژھ تَتھ ووت اَکھ واریاہ ٹایم یِمَن کَران میٖٹَر ہَتھ کھٔنٛڈ کَران پَتہٕ ترٛاوان أتی خیر مین چیٖز چھُ اَسہِ ٹرٛیفِک جام مےٚ وُچھ اَتھ ٹرٛیفِک جامَس منٛز واریاہ لَٹہِ یِم اٮ۪مَرجَنسیٖز گاڑِ چھےٚ اَسہِ آسان اٮ۪مبُلٮ۪نسِز چھِ آسان یِمَن چھُ پیشَںٛٹ اَتہِ آسان یُس اَسہِ گاندَربَل ہاسپِٹَل چھُ گۄڈںٮ۪تھ چھِنہٕ ہٮ۪کان أسۍ گاندَربَل ہاسپِٹَلس کُن اَتہِ نَس پھیٖرتھٕے واریاہَس ٹایمَس کیٛازِکہِ ٹرٛیفِک جام چھُ آسان زبردَست تَمہِ ساتہٕ وۄنۍ چھُ ییٚمہِ ساتہٕ اورٕ پھِرو کُںہِ ساتہٕ چھُ اَکھ پیشَنٛٹ آسان یُس یِم رٮ۪فَر چھُ کَران گاندربل پٮ۪ٹھ صوورہ سِکِمٕز کیٛازِکہِ یِمَن چھِنہٕ ہاسپِٹَلَس منٛز تِم فیسَلٹیٖز آسان کینٛہہ یُتھ یِم أتی ہٮ۪کَن أمِس پیشَنٛٹَس ہٮ۪نٛڈٕل کٔرِتھ یِمَن چھِ مجبوٗرَن پٮ۪وان یہِ اَسہِ اَتہِ ہاسپِٹَل والٮ۪ن رٮ۪فَر کَرُن صوورہ مگر یُتھُے أمِس اٮ۪مبُلٮ۪نسہِ منٛز چھِ بَران یہِ اٮ۪مبُلنٕس یہِ چھُے أمِس گژھِ لَگٕنۍ یہِ وُہ مِںٹ صوٚوُر تانٮ۪تھ اٮ۪مبُلٮ۪نسہِ چھِ سٲری جاے ترٛاوان سارے گاڑِ چھِ أمِس جاے ترٛاوان مگر ییٚمہِ ساتہٕ ٹرٛیفِک جام آسہِ بٔتھِ روڈٕے آسہِ بٕلاک یہِ چھُنہٕ ہٮ۪کان تیوٗت پٔکِتھ تیز کِہیٖنۍ یہِ چھُ اَتھ اَسہِ اَتھ مین پرٛابلِم اگر یہِ اٮ۪ڈمِنسٹرٛیشَن اَتھ پٮ۪ٹھ صحیح قدم تُلہِ یِم ہٮ۪کَن اَتھ کٔرِتھ اَسہِ گوٚژھ اَکھ روڈ اَکھ اَتھ آسُن یُس ہاسپِٹَل کِنی بایا اٮ۪س پی آفِس پٮ۪ٹھٕ بٕتھِ رَلہِ ہا اَتھ روڈَس سۭتۍ بیٚیہِ ییٚمہِ سۭتۍ اَسہِ یُس یہِ مین بٔستی چھِ اَتھ بیٖہامہ چھُ یَتھ منٛز اصلی ٹرٛیفِک جام چھُ آسان بیٖہامہ چھُ دُدَرہامہ چھُ وغیرہ أتھۍ منٛز چھُ أتھۍ ایریاہَس منٛز چھِ آسان یِمو کَریٚیہِ گورمٮ۪نٛٹَن کَریٚیہِ واریاہ کوٗشِش تہِ یِمو کَریو ڈایوٲٹ منٛزٕ ٹرٛیفِک گاندَربَل گِراج سایڈَس کُن لگاوان ٲسۍ یِم ٹرٛیفِک پَتہٕ اوس سُہ پاوَر ہاوسَس نِش واپَس پھیران تہٕ بٕتھِ رَلان مگر سُہ اوس بیٚیہِ رَلان بٕتھِ بیٖہاماہس منٛزٕے تہٕ اسلیے اوس بیٖہمامہِ پَتہٕ بیٚیہِ گژھان جام مین جام چھُ اَتھ گاندَربل توحیٖد چوک گاندَربَل پٮ۪ٹھ کَتہِ چھُ ملشٲے باغ تانٮ۪تھ چھُ اَتھ مین ایریا یِہٕے چھُ مین گاندَربَل تہِ چھُ یُتُے أتھۍ مین ایریاہَس منٛز چھُ گژھان ٹرٛیفِک جام تہِ تہٕ یِم یہِ یہِ چھِ اَسہِ بٔڑ پرٛابلِم اَتہِ کیٛازِ خاص کَر کُنہِ ساتہٕ چھُ پیشَںٛٹ آسان بٮ۪مار چھُ آسان بُزرٕگ چھُ آسان یا بَچَن چھِ سکوٗل آسان گژھُن یا مُلٲزمَس چھُ آسان ڈِوٹی پٮ۪ٹھ واتُن یہِ چھُنہٕ کُںہِ تہِ صوٗرتَس منٛز ہٮ۪کان برابر ٹایمَس پٮ۪ٹھ وٲتِتھ کِہیٖنۍ کینٛہہ مُل کینٛہہ چھِ آسان اٮ۪مبَرجَنسی سٕٹاپ تہِ چھِ آسان کینٛہہ یِم تہِ چھِنہٕ ہٮ۪کان ٹایمَس پٮ۪ٹھ وٲتِتھ کِہیٖنۍ بہان چھُ ٹرٛیفِک جام کٲنٛسہِ اگر پرٛایویٹ گٲڑۍ تہِ آسہِ پرٛایویٹ گٲڑۍ ٲسِتھ تہِ چھُ یا بَسہِ اگر کھَسو تہٕ سۄ تور چھَنہٕ باتھٕے بَسہِ یَتھ اوٚڑ گنٛٹہٕ چھُ لَگان تَتھ چھُ ڈۄڈ گنٛٹہٕ لَگان کیٛازِ سُہ گنٛٹہٕ چھُ تٔمِس گژھان ٹرٛیفِک جامَس منٛز نمبر زٕ پاوَر سَپلاے پاوَر سَپلاے چھِ اَسہِ اَکھ پرٛابلِم اَکھ ییٚتہِ یۄس پاوَر سَپلاے چھِ ژوٚوُہ گنٛٹہٕ فیٖس چھُ اَسہِ یہِ چھ ریٖڈِنٛگ آسان فیٖسَس چھُ آسان ریٖڈِںٛگ اگر ساس رۄپیہِ چھُ فیٖس یہِ چھِ ریٖڈِںٛگ چَلان یہِ ہَسا چھِ ساس رۄپیہِ پاوَر مَتہٕ ٲسۍتَن کِہیٖنۍ مگر یہِ ساس رۄپیہِ چھ بَرُن پاوَر سَپلاے گٔژھ آسٕنۍ بہتر کھۄتہٕ بہتر کیٛازِ اَسہِ چھُ گاندَربَلَس منٛز پَنُن ییٚتہِ پاوَر ہاوُس اگر أسۍ سُہ پاوَر ییٚتہِ تہِ استعمال کَرو پنٛنِس ڈِسٹِرٛکَس کَرو استعمال اَسہِ چھُ ییٚتہِ پنٛنِس ڈِسٹِرٛکَس منٛز سُہ ییٚتہِ کنٛگَن تہِ پاوَر ہاوُس سُہ چھُ سُمبَل پاوَر ہاوُس تہِ چھُ یعنی کہِ أسۍ چھِ پاورَس ما پاورَس تہٕ آبَس منٛز واریاہ خۄد کفیٖل مگر یہِ پاوَر چھُنہٕ اَسہِ برابر پَتہٕ ژوٚوُہ گنٛٹہٕ آسان امہِ سۭتۍ کیٛاہ پرٛابلِم چھِ گژھان ییٚمہِ ساتہٕ نہٕ پاوَر اوس کِہیٖنۍ بَچہِ چھِنہٕ ہٮ۪کان پٔرِتھ تہِ کِہیٖنۍ کیٛازِ سٲری سارنٕے چھِنہٕ اِنوٲٹَر آسان جَنریٹَر آسان کینٛہہ کینٛہہ بَچہِ چھِ کینٛہہ گران چھِ تِم تہِ یِم واریاہ غریٖب چھِ تِمَن منٛز چھُ تِمَن چھُنہٕ آسان یہِ اِنوٲٹَر وِنوٲٹَر کِہیٖنۍ تِہِنٛدۍ بَچہِ چھِ اَمہِ سۭتۍ سفر گژھان یا ییٚلہِ نہٕ یہِ پاوَر سَپلاے آسان چھِ کِہیٖنۍ مٔزوٗر پیش چھُ آسان دانہِ چھُ آسان نیُمُت مِشیٖنَن پٮ۪ٹھ وغٲرہ یِمَن چھُ تَتہِ پٮ۪وان پیٛارُن تیٖل چھُ آسان مِشیٖنہِ پٮ۪ٹھ کَم تہٕ ییٚمہِ ساتہٕ سٕنٛزٕر چھِ أسۍ نِوان سٕنٛزرِ بیول چھِ أسۍ ںِوان سُہ چھِ نِوان تور تَتہِ چھِ پٮ۪وان واریاہ پیٛارُن لٔکرِ مِشیٖن چھِ اَتھ پٮ۪ٹھ چَلان سورُے کاربار چھُ پاورَسٕے پٮ۪ٹھ چَلان مگر ییٚمہِ ساتہٕ پاوَر سَپلاے برابر چھَنہٕ روزان کِہیٖنۍ اَمہِ سۭتۍ چھِ سارویو کھۄتہٕ سفر گژھان بیٚیہِ چھُ اَسہِ روڈ پرٛابلِمٕز چھِ کیٛازِ روڈَس روڈٕز چھِ یِم اَسہِ روڈٕز چھِ یِم چھِ واریاہ لۄکٕٹۍ اَتھ گوٚژھ آسٕنۍ وایڈنِنٛگ مطلب سٲرۍسٕے اوٚوَرآل ڈِسٹِرٛک گاندَربَلسٕے منٛز یَپٲرۍ یَپٲرۍ باسان چھِ یِم چھِ روڈٕز یِم چھِ پرٛانہِ زمانٕکۍ روڈ یہِ چھَنہٕ پَیی کُنوُہ شَتھ پنٛژاہ پٮ۪ٹھٕ چھا کُنوُہ شَتھ ژتجی پٮ۪ٹھَے چھا کُنوُہ شَتھ شیٹھ پٮ۪ٹھ چھا یہِ چھَنہٕ پَتہ کینٛہہ یہِ چھُ سانہِ ایجہِ بٕروٚنٛہِم کَر چھِکھ یِم بَنٲوۍمٕتۍ یِم چھِ وۄنۍ مگر تِمنٕے حالاتَن منٛز نٔو ڈٮ۪ولَپمٮ۪نٛٹ چھِنہٕ اَتھ گژھان کِہیٖنۍ اگر یِم روڈٕز آسہٕ ہَن اَسہِ بٔڑۍ یِم چھِ اَسہِ ڈیلی یِم پرٛابلِم چھِ اَسہِ گژھان اگر روڈٕز بٔڑۍ آسہٕ ہَن تیز رفتار تہِ ہیٚکہِ ہے گٔژھِتھ یُس گںٹَن ہُنٛد سفر چھُ یہِ ہٮ۪کہٕ ہَو أسۍ مِنٹَن منٛز کٔڑِتھ یُس مِنٹَن ہُنٛد سفر اوس سُہ گژھِ ہا سٮ۪کَںٛڈَن منٛز تہِ تہٕ یہِ چھُ اَسہِ روڈَن ہٕنٛز پرٛابلِم یہِ چھِ ںمبر ژور چھِ اَسہِ وایلڈٕ اَنِمٕلٕز چھِ اچانک چھُ منٛزٕ گژھان وایلڈٕ اَنِمٕلٕز پٲدٕ یہِ چھِ واریاہ خطرٕ آسان کُنہِ ساتہٕ چھُ کھَہَن منٛز یا اٮ۪گرِکَلچَر لیںٛڈٕز چھِ یِم چھِ اَسہِ آسان تَپٲرۍ چھُ آسان منٛزٕ چھُ گژھان ہاپُت پٲدٕ منٛزٕ چھِ گژھان باقٕے باقٕے جانوَر پٲدٕ یہِ چھُ خطرٕ اَسہِ واریاہ اَتھٕ گوٚو یِم چی یِم پرٛابلِمٕزٕ تہِ چھِ گژھان یا یِم جںٛگلی ایریاہَن نزدیٖک چھِ بَسان یعنی کہِ پہاڑَن نزدیٖک یِم لٕکھ چھِ بَسان یِمَن تہِ چھُ وَسان اورٕ جنٛگلی جانوَر اَتھ گٔژھۍ آسٕنۍ یُس یہِ وایلڈٕ لایف وٲلۍ چھِ آسان یِم گٔژھ آسٕنۍ تَتھ برابر مُتحرِک یُتھُے یہِ کُنہِ جایہِ آسہِ ہے اِظہارے یوت گژھان ویسے گٔژھۍ نہٕ گۄڈٕ اِظہارٕے گژھان اِظہار گژھنی یِم کیٛازِ اَتھ گٔژھ آسٕنۍ یِمو اَمہِ بروںٛٹھٕے قدم تُلۍمٕتۍ تہٕ مگر یِم چھِ ییٚمہِ ساتہٕ وۄنۍ اظہار چھُ گژھان کُنہِ ساتہٕ تَمہِ ساتہٕ گوٚژھ آسُن کینٛژَن مِنٹَنٕے اندر اندر گٔژھۍ یِم آسٕنۍ تِمَن ںِش گٔژھۍ آسٕنۍ تِم سامانہٕ تیُتھ یُتھ یِم فوراً کَرٕ ہَن نمبر پانٛژھ چھِ اَسہِ ییٚتہِ یِم اَسہِ سَمجے چھِنہٕ یِوان ہوٗنۍ بَلایا کَتہِ چھِ یِوان سِٹی منٛز چھِ شاید ہوٗنۍ تُلان ترٛاوان چھِ سانٮ۪ن یِمَن یِمَن ایریاہَن منٛز تہٕ یِم ہوٗنۍ چھِنہٕ بلکل بَچَس چھِ پٮ۪وان بروںٛہہ کالہِ یہِ اوس بَچہِ وۄتھان یہِ اوس گژھان پانَے سکوٗل أمِس اوس نہٕ بلکل اوس نہٕ پٮ۪وان کٲنٛسہِ سۭتۍ نیرُن کینٛہہ نہٕ نیرُن أمِس ٲسۍ بَچَس دِوان بیگ أمِس ٲسۍ دِوان کِتاب وِتابہٕ بَتہٕ دِمہٕ ہوس اَتھَس کیتھ یہِ اوس وۄتھان تہٕ گژھان سکوٗل اَز چھُنہٕ سُہ وقتٕے اَز چھِ بلکل گیٹہٕ نٮ۪بَر نیری یوت اِنسان بَچہِ نیرِ گیٹہٕ نٮ۪بٕرے یوت أمِس ہیٚکہِ ہوٗن أتی تہِ اَٹیک کٔرِتھ بَڑٮ۪ن چھ کَران اَٹیک تہٕ لۄکٹٮ۪ن بَچَن ہٕںٛز چھَنہٕ کَتھٕے یہِ لۄکُٹ بَچہِ چھُ اَسہِ پٮ۪وان تُلُن یہِ چھِ سۭتۍ پٮ۪وان أمِس ماجہِ گژھُن یا مٲلِس گژھُن چاہے أمِس کۄس تہِ کٲم آسہِ أمِس چھِ یہِ سۄ کٲم ترٛاوٕنۍ مگر أمِس بَچَس سۭتۍ چھِ یِمَن پٮ۪وان نیرُن تالاکاتہِ یہِ واتہِ توٚتام سکوٗلَس تام چھُ أمِس پٮ۪وان برابر گژھُن ژور چھِ بَجان یہِ چھِ بیٚیہِ اَکہِ لَٹہِ چھِ أمِس ماجہِ یا مٲلِس سکوٗلَس پٮ۪ٹھ گژھُن تہٕ یہِ چھِ اورٕ اَسہِ بَچہِ اَنَن پانَے یہِ چھِ بہانہٕ یِمَن ہونٮ۪ن ہُنٛد یِم آوارٕ ہوٗنۍ چھِ کٲفی زیادٕ ہوٗنۍ چھِ برونٛہہ کالہِ ٲسۍ آسان أکِس محلس منٛز ترٛیٚیہِ پٮ۪ٹھ ژور یا پانٛژھ ہوٗںۍ آسان زیادٕ کھۄتہٕ زیادٕ اَز چھُ أکِس مح محلس منٛز کَم سے کَم پنٛژاہ ٹُہ ہَتھ ہوٗنۍ آسان تہٕ یِم چھِ یہِ چھُ ساروٕے کھۄتہٕ بوٚڑ خطرٕ مےٚ باسیو چھُ وُنۍکٮ۪نَس یِمنٕے ہونٮ۪ن ہُنٛد یِم ہوٗنۍ وٕنۍکٮ۪نَس آوارٕ ہوٗںۍ چھِ اگر اَتھ پٮ۪ٹھ تہِ ییہِ قدم تُلنہٕ یِم گژھن فوراً یِنہٕ یِم قوبوٗ کرنہٕ یِمَن کیٛاہ چھِ پَتہٕ بیٚیہِ کیٛاہ مٔزیٖد کیٛاہ وَتہٕ چھِ اَتھ کِتھ کیٛاہ چھُ یِمَن پٮ۪وان کَرُن تہٕ تِم گٔژھۍ یِم کرٕنۍ تہٕ یہِ چھُ اَکھ بوٚڑ خطرٕ اَکھ چھِ یِم أسۍ ڈیلی لایفہِ منٛز چھِ یِم چَلینٛجِز اَسہِ یِوان سُہ بروںٛہہ کالہِ اوس دَپان اَکھ نفر محلس منٛز دَپان اوس بَس مےٚ ہَسا چھُ اَکہِ دۄہ ہیوٚتمُت ہوٗنۍ ژوٚپ مےٚ اوس باسان یِہٕے دٔلیٖلا ہِش مگر اَز اگر محلس منٛز پِرٛژھو نفر ہَتھ چھُ باسان کُنہِ لۄکٕٹ لۄکُٹ محلہٕ وَنہٕ بہٕ ہَتھ یا ڈۄڈ ہَتھ نفر چھِ کَم از کَم چھِ پنٛژاہ شیٹھ نفر وَنان تِم ہے مےٚ دیُت نا پَرُس ہوٗنۍ ژوٚپ بیٛاکھ دَپان مےٚ دیُت نا اوترٕ ہوٗنۍ ژوٚپ بیٛاکھ دَپان مےٚ دیُت نا یِتھ کَنَن مےٚ باسان اَتھ پٮ۪ٹھ گوٚژھ یُن قدم تُلنہٕ یِم گٔژھۍ کَرٕنۍ یِم